کِہیٖنۍ وعلیکُم سَلام ٹھیٖک پٲٹھۍ چھُو الحمدُاللہ تُہۍ چھِو ٹھیٖک

آ بِلکُل یہِ گوٚو یہِ گوٚو صحیح صحیح جگہ گوٚو فون آ آ بِلکُل بِلکُل کٔژاہ پانٛژھ گاڑِ اَتھ وۅنۍ کیٛاہ بِلکُل بِلکُل چھِ ایویلیبٕل آ ایویلیبٕل چھِ لوکَیشَن چھِ اَسہِ ییٚتِکۍ میٖر بازر آ بِلکُل بِلکُل نہ یہِ چھُ میٖر بازر میٖر بازرٕ ریٹ چھِ اَتھ پانٛژھ تٕرٛہ ساس بِلکُل نہ نہ کَتہِ چھُ زیادٕ پانٛژھ تٕرٛہ چھِ برابر اَدٕ اگر ژےٚ بَنان چھُی اورے سَستہٕ اَن اگر اورے چھِی بَنان سَسہٕ أنۍ تَو وۄنۍ وۄنۍ کیٛاہ چھِ چون غرٕض یَتھ چھِ یَتھ چھِ خرچہِ یِی یَتھ چھِ خرچہٕ یِی چھِ خرچہٕ یِی یِتھُے تَتھ پٮ۪ٹھ چھُ درٛۄجَر تہٕ یہِ اچھا تۄہہِ کَتہِ چھو ترٛاوٕنۍ یِم سِیَیٚرِ اَد کٔرۍ تو حِساب پانے ییٚتہِ پٮ۪ٹھ میٖر بازرٕ پٮ۪ٹھ بِجبِہارا تانۍ

مےٚ پانٛژھ دَہ علاوٕ واتن تیٚلہِ تُہۍ کوٗتاہ چھُو دَپان شَتوُہ ساس نہ تٕرٛہ تٕرٛہ تٕرٛہ چھُ ترٕٛہ دِمہو تۄہہِ تُہۍ کَتہِ چھُو پانہٕ روزان تۄہہِ گوٚو تٕرٛہ چلو کیٚنٛہہ چھُنہٕ پَرواے تۄہہِ گوٚو تٕرٛہ اَٹھووُہ ہا چلو ٹھیٖک چھُ أسی چھِ أسی چھِ ہے یورے یورے یورے چھِ حظ لیبَر وَیبَر سورُے یورے لوڑ ووڑ سورُے بِلکُل یہِ دِیِو تۄہی یہِ ہَن چھا دِنۍ تۄہی باقٕے چھِ اَسہِ لوڑ ووڑ پانَے تہٕ بیٚیہِ ؤنۍ تَو أسۍ اَسہِ کَتہِ چھِ یِم ترٛاوٕنۍ سِیَیٚرِ بِج بِجبِہارا کَتھ جٲیہِ آ بِلکُل چلو ٹھیٖک چھُ یِم کَر چھِ ترٛاونہِ پنٛژاہ گاڑِ تی حظ پنٛژاہ گاڑِ چلو ٹھیٖک چھُ ٹھیٖک